اسلامُ علیکُم تُہۍ چھُو حظ شوروٗم پٮ۪ٹھٕ اَسہِ حظ ٲس کیب اَکھ ضوٚرَتھ اَسہِ اوس میٛٲنِس دوستَس تہٕ مےٚ تٔمۍ سٕنٛدۍ گَرِکۍ تہِ چھِ تہٕ میٛٲنۍ گَرِکۍ تہِ چھِ اَسہِ حظ ٲس اَکھ لارٕج سٕپیس اَکھ کیب ضوٚرَتھ تہٕ اَسہِ حظ اوس نزدیٖکٕے مانَسبل ٹوٗرسٹ پٕلیس پٮ۪ٹھ گژھُن یہِ چھِ لگ بگ وُہ پٕنٛژٕ ہَے کِلوٗ میٖٹَر چھِ ییٚتہِ نِشاط پٮ۪ٹھ دوٗر اَدٕ حظ تُہۍ کٲم کٔرِو اَسہِ کَرِو تُہۍ بُک کیب تہٕ أسۍ چھِ لَگ بگ چھِ أسۍ فوٹیٖن ٹُہ فِفٹیٖن سَمو أسۍ اَلہٕ پلہٕ شُرۍ وُرۍ ہٮ۪تھ فوٹیٖن ٹُہ فِفٹیٖن اگر حظ تۄہہِ پرٛٮ۪فرٮ۪نٕس کٔرِو تہٕ یا کٔرِو تُہۍ ٹَویراہٕے زٕ نَتہٕ اگر حظ تۄہہِ ہُہ بٔڑ وِنٛگر اَکٕے کٔرِو وۄنۍ یۄس تۄہہِ حظ ٹھیٖک باسیو تُہۍ ؤنِو مےٚ سۄ تہٕ بہٕ تہِ کَرٕ یورٕ اٮ۪کاڈِنٛگلی ؤرٕک تہٕ سُہ حظ گَژھے ٹھیٖک اگر أسۍ چھِ لَگ بگ چھِ أسۍ ژۄداہ پنٛداہ نَفر اَسہِ حظ چھُ اَتھ جایہِ گَژھُن پرٛٮ۪فَر حظ گٔژھ مگر ٹوٗ سیٖٹَر یہِ بٔڑٕے کار گَژھٕنۍ کُنہِ پٲٹھۍ أسۍ حظ کَرہو تیٚلہِ یہِ ٹٕرٛپ تہٕ اَسہِ روٗدۍ وۄنۍ کِہَے دۄہ اَسہِ چھُ سدہٲیمہِ چھُ اَسہِ گژھُن آز چھِ بٔہِم پانٛژَے دۄہ روٗدۍ تیٚلہِ چھِ اَسہِ اگر نہٕ حظ تۄہہِ نِش گَژھِ اٮ۪وٮ۪لیبٕل تیٚلہِ چھِ اَسہِ بَدل کُنہِ جایہِ اٮ۪وٮ۪لیبٕل کَرٕنۍ اَسہِ حظ چھُ کُنہِ تہِ حالتن منٛز اور گژھُن وۄنۍ حظ تُہۍ کٔرِو مےٚ تیٚلہِ میل یا اٮ۪س اٮ۪م اٮ۪س کٔرِو تُہۍ مےٚ تۄہہِ کیٛاہ کوٚروٗ شام تام تُہۍ دِیِو مےٚ شامَس کَنفَرمیشَن